ہیٚلو اَسَلام علیکُم ٹھیٖک پٲٹھۍ چھِو حظ صحت چھُو حظ ٹھیٖک پٲٹھۍ تُہۍ چھُو تُہۍ چھُو حظ ہُہ خالِد گاڈٕ وول تُہۍ ؤنۍتو مےٚ اَز بَنٕنہٕ کیٚنٛہہ اَتہِ گاڈٕ اَز کُم کُم قٕسٕم چھِ پَنجٲبۍ چھا حظ کِنہٕ کٲشرِ چھِ آسان بیٚیہِ ٹرٛوُٹ چھِ آسان باقٕے چھِ آسان کٲ کٲشرے کٲشرِ بَنہٕ نا آ نہَ وٮ۪چھِ وٮ۪چھِ حظ اَسہِ حظ چھِ ترٛےٚ ترٛےٚ کِلوٗ حظ ضروٗرت ترٛےٚ کِلوٗ ڈۅڈ ڈۅڈ کِلوٗ نیرِ حظ مےٚ چھِ ریٹ کیٛاہ چھِ گَژھان أکِس کِلوٗوَس کیٛاہ ریٹ چھِ نہَ توتہِ حظ ریٹ گژھِ آسٕنۍ بہٕ یِمہٕ نا تیٚلہِ ؤنی بہٕ اَنہٕ ترٛوڈٕ سۭتۍ تہٕ بیٚیہِ کَرو ریٹ ریٹ تہِ تھاوَو کٔرِتھ

تازٕ تازَے تازَے چھےٚ حظ مال کٲشرٮ۪و وَرٲے بیٚیہِ کۄس کۄس چھےٚ اَتہِ ایٚویلیبُل پٲرِم گاڈ چھےٚ آسان بیٚیہِ چھےٚ آسان سۄ ہُو پَنٛجٲبۍ چھےٚ آسان ٹرٛوٹ چھےٚ آسان اَچھا تُہۍ ؤنِو حظ مےٚ یہِ یُس یہِ کٲشُر گاڈ چھِنہٕ حظ أمِس أمِس چھِ حظ کٔنٛڈۍ آسان أنٛدرٕ بٔڈی کِنہٕ لۄکٕٹۍ اَصٕل اَصٕل چھُنہٕ حظ کٔنٛڈۍ ماز کٮُ۪تھ چھُ أمِس ماز چھُناہ أمِس اَصٕل آسان تۄہہِ کوٗتاہ چھُو وُنکیٚس اَتہِ ایٚویلیبُل ٹھیٖک تیٚلہِ کَر حظ یِمہٕ بہٕ تُہۍ تُہۍ ٲسوا تُہۍ تُہۍ ٲسوا اَز دۅہَس ٲسوا تُہۍ دُکانسٕے پٮ۪ٹھ نہَ وُچھ حظ بہٕ نِمہٕ بہٕ نِمہٕ گۄڈٕنیتھ اَز زٕ کِلوٗ ٹرٛے خٲطرٕ اَگر مَزٕ لوٚگ یِمن پَتہٕ آسو تیٚلہِ کَنٹِنیٛوٗ ژےٚ نِش نِوان نہَ حظ نہَ اَسہِ اَسہِ چھِ ٹرٛے کٔرٕنۍ بِظٲتی اَصلی چھُ مےٚ یہِ کھولُن مےٚ چھُ ریسٹورنٛٹ اَکھ کھولُن نہَ بہٕ مےٚ چھُ چوکَس منٛز ریسٹورَنٹ کھولُن مےٚ چھُ تَمَے خٲطرٕ پَتہٕ مال تِکیٛازِ مےٚ چھِ نیبرِم تہِ یِوان کیٚنٛہہ کَسٹَٕمَر یِم چھِ پَتہٕ ژھانٛڈان ییٚتہِ چہِ گاڈٕ تیٚلہِ آسہٕ بہٕ پَتہٕ ژٕ آسَکھ نہَ پَتہٕ ژٕ آسَکھ نہَ پَتہٕ ٹھیٖک نہَ تُہۍ ؤنِو حظ ریٹ تھٲوِو تُہۍ فِکٔس کٔرِتھ تہٕ پَتہٕ برٛونٛہہ کُن کَرو أسۍ بدل کَتھ پَتہٕ نہَ اَچھا اَچھا تُہۍ تُہۍ ؤنِو حظ مےٚ اکھ کَتھ یِم کَباب وَباب یا گاڈٕ کَباب چھِنہٕ حظ بَنان تِم چھِ حظ أتھۍ کٲشرِ گاڈے بَنان آ کانٛتی حظ کَباب کَباب تہِ بَنان یِمَن گاڈٕ کَباب تہِ گاڈٕ رِستہٕ تہِ بَنان یِمن چلو ٹھیٖک حظ چھُ چلو ٹھیٖک حظ چھُ بہٕ حظ یِمو تۄہہِ ؤنے اوٗرۍ اَدٕ حظ بِہِو حظ اَدٕ حظ